پَنٕنۍ پونٛسہٕ بچاونہٕ خٲطرٕ چھِ پٮ۪وان پَنٕنۍ پونٛسہٕ بچاونہٕ خٲطرٕ چھِ مےٚ کینٚہہ پٕلان بٮ۪نٛکس منٛز کھوٗلۍمٕتۍ پَنٕنۍ یِم پنٛنِس ناوَس پٮ۪ٹھ چھِ مےٚ یا گَرِکٮ۪ٮ۪ن ہِنٛدۍ ناوٕ ناوَس پٮ۪ٹھ چھِ مےٚ کھوٗلۍمٕتۍ تِم چھِ مےٚ بٮ۪نٛکَس پٮ۪ٹھ بٮ۪نکہٕ بٮ۪نٛکَس کہِ ذٔریعہِ کھوٗلۍمٕتۍ تَتہِ چھِ کینٛہہ یِوان پٕلان کیٚنہہ بٮ۪نٛکَس نِش چھِ واریاہ پٕلان اِنشورنَس پٕلان چھِ واریاہ کیٚنہہ پٕلان چھِ تِمَو ہِنٛد ذٔریعہ چھُ پتہٕ تِمَن منٛز گژھان سیو تھاوان بہٕ پونٛسہٕ پَنٕنۍ پَنٕنۍ مےٚ چھِ کیٚنہہ اِنشورٕنَس پٕلان چھِ مےٚ بٮ۪نٛک کہِ ذٔریعہ کھوٗلۍمٕتۍ کیٚنہہ سیوِنٛگ پٕلان چھِ کیٚنہہ کیٚنہہ فِکسٕڈ ڈِپوزِٹ پٕلان چھِ مےٚ کھوٗلۍمٕتۍ یِم بٮ۪نٛک کہِ ذٔریعہِ مےٚ چھِ کھوٗلۍمٕتۍ چھِ تہٕ تِمکہِ ذٔریعہِ چھُس بہٕ پَنٕنۍ پونٛسہٕ کران بَچَت مےٚ چھِ اَکھ فاینانشَل اٮ۪ڈوایزَر یُس ہسا اَسہِ بٮ۪نٛکَس منٛز چھِ جے کے ٮ۪نٛکَس منٛز ہمسایہِ اَکھ سُہ چھِ جے کے بٮ۪نٛکَس منٛز چھِ سُہ منیجَر ییٚلہِ مےٚ آسہِ کیٚنہہ فاینانشَل اٮ۪ڈوایِس آسہِ مےٚ کیٚنہہ ضوٚرتھ تَس نِش بہٕ چھُس تٔسۍ سٕنٛدۍ ذٔریعہِ اٮ۪ڈوایِس تٔسۍ نِش اٮ۪ڈوایِس رَٹان سوشَل میٖڈیاہَس پٮ۪ٹھ تہِ چھِ مےٚ واریاہ کیٚنہہ فاینانشَل اٮ۪ڈوایزَر یِم یِمَن ہٕنٛز یِم بہٕ فالَو چھُسَکھ کران سوشَل میٖڈیاہَس پٮ۪ٹھ تہِ تِہُنٛد أکۍ سُنٛد اَکھ اَکھ فاینانشَل اٮ۪ڈوایزَر اَکھ چھِ مےٚ اَکھ سوشَل میٖڈیاہَس پٮ۪ٹھ ڈبلیو ڈبلیو ڈاٹ عادِل آیٹ دَ ریٹ آف جی میل ڈاٹ کام یُس فاینانشَل اٮ۪ڈوایزَر چھُ مےٚ اتھ سوشَل میٖڈیاہَس پٮ۪ٹھ یُس بہٕ فالَو چھُسَن کران پتہٕ چھِ کران سُہ مےٚ دِوان اٮ۪ڈوایسہٕ گۄڈٕ کیٚنہہ کیٚنہہ اٮ۪ڈوایسہٕ جان اٮ۪ڈوایسہٕ کیٚنہہ آسہِ کیٚنہہ کٲم کَرٕنۍ یا کیٚنہہ آسہِ کرُن سُہ چھِ دِوان مےٚ اٮ۪ڈوایِس دَپان چھِ ژٕ کِتھ کٔنۍ کَرَکھ یہِ یہِ کُس کٲم کِتھ کَن پَزِ کَرٕنۍ کَتھ منٛز گژھِ بَچَت کیٛاہ گژھِ بَچَتھ کُنہِ ساتہٕ کانٛہہ چیٖز آسہِ اَنُن کیٚنہہ آسہِ اَنُن سُہ چھِ کران بَچَت اگر وۄنۍ مےٚ آسہِ کیٚنہہ پونٛسَن ہُنٛد ذٔریعہِ کیٛنہہ آسہِ پونٛسَن خٲطرٕ آسہِ مےٚ کیٚنہہ اٮ۪ڈوایِس کیٚنہہ ضوٚرتھ پونٛسَن ہٕنٛدۍ خٲطرٕ چھُس پونٛسہٕ بَچَتھ کرنہٕ خٲطرتَمۍ خٲطر چھُس بہٕ اٮ۪ڈوایِس رٹان بٮ۪نک والٮ۪ن نِش بٮ۪نکَس نِش گژھان بہٕ بہٕ چھُس گژھان بٮ۪نکَس نِش گژھان چھُس بہٕ بٮ۪نٛک بٮ۪نٛکَس پٮ۪ٹھ گژھان چھُس تَتہِ چھُس گژھان مَنیجَرس نِش یا چھُس گژھان بہٕ یا ہمساے چھِ اَسہِ ییٚتہِ منیجَر اَکھ تَس نِش چھُس بہٕ گژھان سُہ چھُ وَنان مے کَتھ کِژپٲرۍ کُس پٕلان پے اَسہِ اَسہِ چھُ کھولُن پونٛسَن ہِنٛدۍ خٲطرٕ پونٛسہٕ بَچَت کرنہٕ خٲطر سُہ چھُ ونان صحیح پٕلان سُہ چھِ وۄنۍ سُہ چھِنہٕ ونان تمام پٕلان کہِ اِنشورنَس پٕلان چھِ ونان سُہ وٕنیُک مےٚ وٕنِکۍ تامَتھ اگر کیٚنہہ کَتھ کرو ؤنِکھ مےٚ واریاہ اِنشورنَس پٕلان یَتھ منٛز مٔنی بیک پٕلان تہِ چھِ یِوان یا پھُل لایِف پٕل اِنشورنَس پٕلان تہِ چھِ یِوان بٮ۪نٛکَس پٮ۪ٹھ چھِ تِمو ؤنِکھ مےٚ وایا واریاہ پٕلان وٕنیُک تامَتھ واریاہ اِنشورنَس پٕلان تہِ کھوٗلۍ مےٚ تَتہِ فِکسٕڈ ڈِپازِٹ پٕلان تہِ چھِ مےٚ کھوٗلۍمٕتۍ جے کے بٮ۪نٛکَس پٮ۪ٹھ ہٮ۪کان چھِ مےٚ یہِ کہِ فِکسٕڈ ڈِپازِٹ تہِ سیوِنٛگ پٕلان تہِ گَرِکٮ۪ن ہٕنٛدۍ ناوٕ تہِ پننٛہِ ناوٕ تہِ سارِنٕے ہٕنٛدۍ ناوٕ چھِ کھوٗلۍمٕتۍ یِم دِتِکھ مےٚ یِم پٕلانَن ہُنٛد جانکٲری دِژٕکھ مےٚ سٲرٕے دِژٕکھ مےٚ بٮ۪نٛک والیو تہٕ ییٚتہِ چھِ اَکھ جے کے جے کے بٮ۪نٛک چھِ یُس اَتھ منٛز لیٖڈ کران چھِ تہٕ وٕکٮ۪نَس تمام جموں کشمیٖرَس منٛز کران چھِ لیٖڈ جے کے بٮ۪نٛک یِم تمامَن لوٗکَن دِوان چھِ یِم اٮ۪ڈوایسہٕ تمام اٮ۪ڈوایِس دِوان چھِ لوٗکَن کہِ تُہۍ کِتھ تۄہہِ کِژپٲرۍ کُس پٕلان پیٚیو کھولُن تہٕ یِتھَے کَن دِتِکھ میٚتہِ واریاہ اٮ۪ڈوایسہٕ دوٚپُکھ ژٕ کھول سہٕ یہِ کِژپٲرۍ کُس پٕلان آسہِ مےٚ کھولُن تِژٕپٲرۍ چھِ تِم ونان یہِ پٕلان کھول ژٕ اگر کُنہِ ساتہٕ آسَن مےٚ پونٛسہٕ کیٚنہہ ضوٚرتھ تِم چھِ دپان مے تِم چھِ دِوان مے تِم ہٮ۪کان چھِ لون تہِ دِتھ کانٛہہ تہِ چیٖز ہٮ۪کان دِتھ تِم چھِ فاینانشَل ہٮ۪لٕپ تہِ ہٮ۪کان کٔرِتھ کانٛہہ پٕلان چھِ ونان تِم تِژپٲرۍ تِمو ووٚنُکھ مےٚ یہِ اکھ پٕلان تہِ کہ آ تِمو ووٚنُکھ مےٚ یہِ اکھ پٕلان تہِ ژٕ اگر ہسا ژٕ کُنہِ ساتہٕ آسی پونٛسہٕ کیٚنہہ ضوٚرتھ آسنَے کیٚنہہ ضوٚرتھ آسنَے ژٕ تھاو فِکسٕڈ پٕلان فِکسٕڈَس منٛز ہٮ۪کوے ژےٚ أسۍ واپَس تہِ دِتھ کُنہِ ساتہٕ أسۍ ہٮ۪کوے ژےٚ اَتھ دِتھ لون تہِ اَتھ اتَھ ہٮ۪کوے ژےٚ دِتھ أسۍ فٮ۪سٹٕوٮ۪ل اٮ۪لَو اٮ۪لونَس تہِ ہٮ۪کوے ژےٚ اَتھ دِتھ أسۍ کُنہِ تہِ ساتہٕ تہٕ یِتھَے کَن چھِ تمام اٮ۪ڈوایسٕز چھُس بہٕ رٹان بٮ۪نٛک والٮ۪ن نِش چھِ رٹان یا چھُس فایِنانشَل اٮ۪ڈوایزَر چھُس رٹان یِمَن نِش چھِ رٹان چھُس بہٕ تہٕ بیٚیہِ چھِ مےٚ واریاہ کیٚنہہ پٕلان سوٗنٛچ مےٚ برٛونٛہہ کُن تہِ دورَس منٛز کہِ بہٕ کُس کُس پٕلان کھولہٕ